یُس مےٚ دوٚیِم پرٛوڈَکٹ اوس آرڈر کوٚرمُت تَتھ ہَسا ٲس پٮ۪کِنٛگ وارِیاہ اَصٕل یُس ہَسا پٮ۪کِنٛگ ٲس اَتھ منٛز اَصٕل پٲٹھۍ پٮ۪کِنٛگ کٔرِتھ ڈَبَس منٛز آو ٲس سُہ بوٗٹھ ہَسا اوس ڈَبَس منٛز آر اَصٕل پٲٹھۍ بٔرِتھ پَتہٕ ہَسا مےٚ ہَسا مےٚ کھوٗل أنٛرٕ نَسا اوس نہٕ اَتھ کَلَر بَرابَر کِہیٖنۍ نہ سا اوس تَتھ پَنُن سایِز بَرابَر کِہیٖنۍ سُہ ہَسا اوس بیٚیہِ بَدَل بوٗٹھ سُے ہیو اوس اوس نہٕ ووتمُتٕے یُس ٮ۪یکِنٛگ ٲسۍ سَہ ٲسٕس وارِیاہ اَصٕل مَگَر یُس تَتھ یہِ اوس أنٛدرٕ اوس بوٗٹھ سُہ اوس نہٕ سُہ بَرابَر تہِ کِہیٖنۍ لُکَن ہَسا أپیٖل کَران کیٛاہ یِم وُچھِنۍ سا گۄڈٕ بوٗٹھ آرام سان پَتہٕ أنۍ سا دُکان پٮ۪ٹھٕے